اَگَر أسۍ کَشمیرَس منٛز وُچھو ییٚتہِ چھِ زیادٕ تَر لُکھ کٔشیرِ منٛز کٲشرُے بولان یتھ کٔنۍ جعمو وَس منٛز ڈوگری چھِ بولان پنجابس منٛز پَنجٲبی چھِ یِوان بولنہٕ تَتہِ چھِ تھوڑا تھوڑا کَشمیر کٲشُر تہِ بولان مَگَر اَگَر أسۍ کَشمیرَس منٛز وُچھو ییٚتہِ چھِ زیادٕ تَر لُکھ کٲشرُے بولان ییٚتہِ چھِنہٕ باقٕے کٕہٕنۍ تہِ نہٕ لَنٛگویج تِم اِستعمال کَران ییٚتہِ چھ زیادِ تَر پننٮ۪ن یِم لَکٕٹۍ لَکٕٹۍ بَچہِ چھِ تِمَن تہِ گۄڈٕ پٮ۪ٹھے کٲشُر ہیٚچھناوَن یِم بونٛٹھ ییٚتہِ بٔڑ بٔڑ شٲیِر چھِ ٲسۍ مٕتۍ اَولِیا چھِ ٲسۍ مٕتۍ تِمو چھِ لیٚچھمٕژ یِم کِتابہٕ یِم تِمو لیٚچھمٕژ چھِ تِمو چھِ وارِیاہ زَبان بَیان اَصٕل پٲٹھۍ یہٕ کٲشُر لنٛگویج بَیان کٔرمٕژ وارِیاہ زَبَندس پٲٹھۍ کٔرمٕژ اَصٕل پٲٹھۍ یِم ییٚتک لُکھ چھ تِم تہِ چھِ پَسَنٛد کَران تِہنٛز کِتابہٕ پَرنہِ تہٕ تِم تہِ چھِ وارِیاہ زیادٕ لول بَران اَتھ کٲشِر لنٛگویج کٲشِر لنٛگویج چھِ وارِیاہ میٹھۍ لنٛگویج یہِ چھنہٕ وارِیاہ بولنَس منٛز تہِ وارِیاہ آسان اوے موجوٗب چھِ یم ییٚتک لُکھ چھ زیادٕ تَر چھ دِوان کٲشِر بولنَس یم ییٚتکۍ باقٕے ملکَن ہنٛدۍ چھ آسان تمَن سۭتۍ تہِ چھِ زیادٕ تَر ییٚتک لُکھ کٲشِر پٲٹھی کَتھ کَران